اَسلامَ عَلیکُم وَرحمَتُ اللّٰہِ وَبَرَکاتَہُ ٹھیٖک چھُو حظ تُہۍ چھوا شاہی بیکری پٮ۪ٹھ اَسِہ حظ اوس گَرِ خانٛدَر نَہ حظ تَتھ خٲطرٕ اوس اَسہِ ضروٗرَت واریاہ مٮ۪قدارَس منٛز مِٹھٲے بیٚیِہ یہِ سیُٚن ِلایِک رِستہٕ تِہ چھ یِوان تَتھ منٛز تَتھ منٛز چھ یِوان کَباب تَتھ منٛز چِھ اَسہ روغَن جوش ضروٗرَت تَتھ منٛز چھِ اَسہِ میٚتھۍ ژیٚٹِنۍ ضروٗرَت أسۍ حظ گٔیے واریاہَن ریٚسٹورَنٹَن مَگَر اَسِہ حظ نہَ حظ بَنیٚو کُنہِ کَم ریٹَس پٮ۪ٹھ تُہۍ چُھوَ ایٚویلیبٕل یِم ویٚرایٹی اَتِہ أسۍ کرو تیٚلہِ توہہِ لِسٹ سٮ۪نٛڈ کۄس کۄس مِٹھٲے کُس کُس سیُٚن چھُ اَسہِ ضروٗرَت تُہۍ کٔرِو تیٚلِہ آرڈَر بہٕ کَرٕ تۄہِہ اَڈرٮ۪س تِہ سٮ۪نٛڈ مَگَر قۭمَتھ کٔرۍ زٮ۪و واریاہ اَصٕل أسۍ گَژھو نہٕ مَجبوٗر گَژھٕنۍ کینٛسَل کَرنَس کینٛہہ تَمِہ پَگاہ چھُ اَسِہ پَتہٕ فیسٹِوَل تِہ تَتھ خٲطرٕ تِہ چھ اَسِہ مِٹھٲے ضروٗرَت واریاہ مٮ۪قدارَس منٛز مِٹھٲے تَتھ منٛز خٲطرٕ چھ اَسہِ گُلاب جامُن ضروٗرَت رَسہٕ گول چھُ ضروٗرَت بَرفی چھِ ضروٗرَت سۄ تِہ کٔرۍ زٮ۪و تُہۍ اَتی ایٚویلیبٕل نا مَگَر کَم ریٹَس پٮ۪ٹھ واریاہ کَم ریٹَس پٮ۪ٹھ زیادٕ ریٹ دِمو نہٕ أسۍ کینٛہہ